ییٚلہِ زَن أسۍ وٕچھو آزکَل واریاہ زیادٕ مطلب یِم ہَسا ڈِزیٖز کَنڈِشَنٕز چھِ اِنسان ییٚلہِ بٮ۪مار گَژھان چھِ یہِ چھُ گَژھان یِمَن أسۍ مطلب یِم مَسکِٹو وَنان چھِ مَسکِٹو ذٔریعہٕ چھُ گَژھان تہٕ خاص کَر یَتھ منٛز یِمَن منٛز ڈِزیٖز یِوان چھِ فار ایٚگزامپٕل ڈینٛگیوٗ فیٖوَر چھُ یا مَلیریا چھُ اَتھ منٛز یِوان تہٕ یِم چھِ واریاہ کینٛہہ مطلب واریاہ کینٛہہ ڈِزیٖز یِم ہَسا ماسکِٹو کیٛاہ گژھان چھِ کٲم ٹرٛانَسمِٹ گژھان چھِ پھٔہلِتھ ہٮ۪کان چھِ تہٕ ییٚمہِ سۭتۍ پَتہٕ اِنسان اَکھ بیمار ہٮ۪کان چھِ گٔژھِتھ تہٕ یِم کِتھ پٲٹھۍ چھِ پھٲلان یِم چھِ پھٲلان أسۍ مطلب ییٚلہِ أسۍ پَنَس یَتھ گَرَس اَندَر یَتھ یَتھ جایہِ أسۍ مطلب یَتھ جایہِ أسۍ روزان آسو اَتھ بٔستہِ اِرد گِرد یہِ مطلب گَرٕ منٛز یہِ ژھۄٹھ نیران چھُ باقٕے یِم مطلب باقٕے یِم چیٖز وغیرہ نیران چھِ یِمَن أسۍ ویسٹٕز وَنان چھِ یا ہاسپِٹَلَن اَنٛدَر یِم آسان ویسٹٕز وغیرہ آسان چھِ ییٚلہِ أسۍ تِم ہٮ۪کان چھِ أسۍ سیوٚد پٲٹھۍ آسو مٮ۪نیج ہٮ۪کان یِہُنٛد کٔرِتھ کِہیٖنۍ سیوٚد پٲٹھۍ ہٮ۪کان مٮ۪نیج کٔرِتھ کِہیٖنۍ مطلب یِم منیجمٮ۪نٛٹ ہٮ۪کو نہٕ أسۍ آسو نہٕ ہٮ۪کان أسۍ سیوٚد پٲٹھۍ کٔرِتھ کِہیٖنۍ تہٕ اَمہِ کہِ وَجہ سۭتۍ ہیٚکہِ گٔژھِتھ یا مطلب غذا چھُ خراب خراب غذا چھُ آسان مطلب غذا تھاوُن مطلب کانٛہہ فُڈ چھُ یہِ تھاوُن ڈَکھنہٕ وَرٲے یِنہٕ مطلب کَوَر تھاوُن پرٛاپَرلی کِہیٖنۍ تہِ ییٚمہِ کہِ وَجہ سۭتۍ اَتھ پٮ۪ٹھ یِم موسکِٹو وغیرہ بیٚہوان چھِ تِم چھِ آسان خراب کَران تہٕ پَتہٕ ییٚلہِ سُہ اَسہِ یہِ واٹَر آسہِ فُڈ وغیرہ ییٚلہِ أسۍ کھٮ۪وان چھُ تہٕ اَمہِ سۭتۍ چھِ ہٮ۪کان اَسہِ یہِ بٮ۪مار گٔژھِتھ فیٖوَر یا ہٮ۪کان چھِ گٔژھِتھ ڈینگیوٗ فیٖوَر مَلیریا چھُ ہٮ۪کان ییٚمہِ سۭتۍ گٔژھِتھ تہٕ پرٛوٹکٹ کِتھ پٲٹھۍ ہٮ۪کوکھ أسۍ یِم کٔرِتھ پرٛوٹَکٹ ہٮ۪کوکھ أسۍ یِم کٔرِتھ مطلب اَسہِ چھِ کَرٕنۍ کٲم یُس یُس تہِ أسۍ فُڈ کھٮ۪وان چھُ یہِ چھِ کَرٕنۍ کٲم یہِ چھُ گۄڈٕنٮ۪تھ اَصٕل پٲٹھۍ چھَلُن کَرُن چھُ یہِ چھُ مطلب اَگرے نیکٕڈ چھُ یہِ چھُ مطلب کَوَر کَرُن اَصٕل پٲٹھۍ یا اَگَر اَسہِ زیادَس ٹایمَس خٲطرٕ یہِ فُڈ چھُ یہِ چھِ کَرٕنۍ کٲم یہِ چھِ اَسہِ فرٛیٖزَر یا رٮ۪فِرٛجریٹَرَس منٛز اَسہِ مطلب کَوَر کَرُن تَتھ منٛز تھاوُن تاکہِ یہِ گوٚژھ نہٕ خراب گَژھُن کِہیٖنۍ اَسہِ چھِ صاف صاف ترٛیش چھِ چیٚنۍ تہٕ بیٚیہِ چھِ کَرٕنۍ کٲم بیٚیہِ مطلب یہِ ژھۄٹھ چھِنہٕ اَسہِ پنٛنِس اَتھ مطلب یَتھ ایریاہَس منٛز أسۍ أسۍ روزان آسو تَتھ ایریاہَس اِرد گِرد چھُنہٕ ژھۄٹھ وغیرہ ترٛاوُن کِہیٖنۍ تہِ کِہیٖنۍ تہِ پَنُن اٮ۪نوارَمٮ۪نٛٹ چھُ صاف تھاوُن پنٛنِس پانَس چھِ پٔرسٕنَل ہایجیٖن چھِ مٮ۪نٹینا یعنی کہِ پنٛنِس پانَس چھِ صاف صفٲیی تھاوٕنۍ اَتھٕ چھِ صاف تھاوٕنۍ اَتھٕ چھِ صاف تھاوٕنۍ پَلو پوشاک چھِ صاف تھاوٕنۍ یا ییٚمہِ ساتہٕ اَسہِ ہاسپِٹَلَن اَندَر چھِ پیشَنٛٹٕس آسان گوٚو تِمَن پیشَنٹَس سۭتۍ ییٚمہِ ساتہٕ أسۍ منٛز یِوان چھِ تِمَن سۭتۍ چھِ اَسہِ کَرٕنۍ کٲم تہٕ اَسہِ چھِ پٔرسٕنَل پرٛوٹیکٹ اِکیوٗپمٮ۪نٹٕس فار ایٚگزامپٕل یَتھ منٛز ماسٕک یِوان چھِ یِوان چھِ گٕلَوُز یِوان چھِ یا آی شیٖلڈ یِوان چھِ یِم چھِ اَسہِ یوٗز کَرٕنۍ تہٕ یا شوٗز تہِ چھِ تَتھ منٛز اَکھ پرٛو پٔرسٕنَل پرٛوٹیٚکٹ اِکیوٗپمٮ۪نٹ تہِ یِوان یِم چھِ اَسہِ فالو کَرٕنۍ یِم چھِ اَسہِ اَصٕل پٲٹھۍ لَگاوٕنۍ تہٕ بیٚیہِ چھِ کَرٕنۍ کٲم ییٚلہِ أسۍ أکِس پیشَنٹَس بیٚیہِ کِس پیشَنٹَس تام گژھان آسو تو اَسہِ چھُ مطلب ییٚلہِ أسۍ أکِس پیشَنٹَس پٮ۪ٹھ کانٛہہ تہِ پرٛوسیٖجَر کانٛہہ تہِ ایٚکٹِوِٹی کَرا کَران چھِ تٔمِس کَمپٕلیٖٹ کَران چھِ تٔمِس تٔمِس پٮ۪ٹھ اٮ۪کٹِوِٹی بیٚیہِکِس پیشَنٹَس نِش گژھان برٛونٛہہ چھِ أسۍ گۄڈٕ یِم پَنٕنۍ یِم یِم ہَسا یِم یِم پَلو چھِ یِم چھِ اَسہِ چینج کَرٕنۍ تاکہِ یُس اِنفیکشَن چھِ أکہِ پیشَنٹ سُہ ہیٚکہِ نہٕ بیٚیہِ کِس پیشَنٛٹَس تامَتھ ٹرٛانَسفَر گٔژھِتھ کِہیٖنۍ یا أمِس یُس ہٮ۪لٕتھ کِیَر پٔرسَنَل چھِ فار ایٚکزامپٕل ڈاکٹَر چھِ ٹٮ۪کنی کانٛہہ ٹیٚکنیٖشَن چھُ یا نٔرس وغیرہ چھِ تٔمِس ہیٚکہِ نہٕ پھٲلِتھ کِہیٖنۍ تہِ گوٚو یِموٕے چیٖزو سۭتۍ گژھِ کٲم یِمَو چیٖزو سۭتۍ ہیٚکہِ ہٮ۪کو أسۍ یِم ملیریا یِم ڈینگیوٗ فیٖوَر چھِ یِم ہٮ۪کوکھ أسۍ مطلب پرٛوٹیکٹ کٔرِتھ یا ییٚمہِ ساتہٕ أسۍ اَکثَر چھِ مطلب ییٚمہِ ساتہٕ فِوَر وغیرہ یِوان چھِ اَسہِ چھِ پۄنٛدٕ چھِ پٮ۪وان یا ژاس ژاس چھےٚ یِوان تہٕ تمہِ سۭتۍ پَزِ اَسہِ کَرٕنۍ کٲم اَسہِ پَزِ ماسٕک ماسِکہِ ہُنٛد تہٕ خاص خیال تام ماسٕک پَزِ اَسہِ لاگاوٕنۍ تہٕ اَسہِ پَزِ کیٛاہ کَرٕنۍ کٲم اَسہِ پَزِ سوشَل ڈِسٹَنٕس تَمہِ ساتہٕ مینٹین تھاوُن یا ییٚمہِ ساتہٕ اَسہِ ژاس یِوان چھِ تَمہِ ساتہٕ پَزِ اَسہِ مطلب ٹِشوٗ پیپَر یا روٗمَل وغیرہ چھِ تِم تہِ ہٮ۪کوکھ تِہُنٛد ہٮ۪کو أسۍ اِستعمال کٔرِتھ تِم ہٮ۪کو أسۍ بٔتھِس بٔتھِ تھٲیِتھ أتی ہٮ۪کو أسۍ ژاس وغیرہ کٔرِتھ نَتہٕ تہِ اگر نہٕ تِم أسۍ اِستعمال کَرو کینٛہہ تَمہِ سۭتۍ ہٮ۪کَن ٲس منٛز ڈرٛاپلیٹٕس نیٖرِتھ تہٕ تِم ہٮ۪کَن پَتہٕ باقٕیَن تامَتھ تہِ وٲتِتھ تہٕ ملیریاہَس منٛز چھِ ساروی کھۄتہٕ میجَر رول یُس ماسکِٹو آسان چھِ ماسکِٹو کیٛاہ چھِ کَران کٲم ماسکِٹو چھِ کُنہِ یَتھ جایہِ مطلب ژھۄٹھ وغیرہ ترٛوومُت آسان چھِ تَتہِ پٮ۪ٹھ ماسکِٹو یِوان تہٕ سۄ چھےٚ تَتھ ژھۄٹھَس پٮ۪ٹھ بیٚہوان اِنفٮ۪کشَن اَنان تہٕ بیٚہوان اِنسانَس پٮ۪ٹھ ییٚلہِ سُہ پَتہٕ اِنسانَس بایِٹ کَران چھِ تَمہِ پَتہٕ اِنسانَس منٛز اِنفٮ۪کشَن اَنٛدَر آسان تہٕ سُہ چھِ ہٮ۪کَن پَتہٕ بٮ۪مار گٔژھِتھ تٔمِس چھِ ڈینٛگیوٗ یا مَلیریا چھِ تٔمِس منٛز ہٮ۪کَن گٔژھِتھ یہِ ہٮ۪کون أسۍ پرٛوٹکٹ کٔرِتھ مطلب اَسہِ چھِ یہِ ژھۄٹھ تھاوُن گرَس اندَر یہِ چھِ اَسہِ کُنہِ دۄبَس منٛز لَگاوُن یا مطلب پنٛنہِ ایریا دوٗر یعنی کہِ یُس بٔستی ہُنٛد ایریا چھُ تَمہِ نِش دوٗر کُنہِ جایہِ دٲرِتھ ژھٕنُن ییٚم جایہِ نہٕ کانٛہہ خطرٕ آسہِ تہٕ یا مطلب اِنفٮ۪کشَن گژھُن بٮ۪مارِ گژھن چھا ٹھیٖک یِم چھِ کینٛہہ پِرٛوٮ۪نشَنٕز